پانژھ ہمساے حظ چھِ اسہِ اِتھ پٲٹھۍ زِ اکِس چھُ ناو حُسن ٹھوکُر یہِ چھُ اسہِ اکھ ہمساے تہٕ بِیاکھ ہمساے حظ چھُ اسہِ تٔمِس چھُ ناو قٲسِم ٹھوکُر تہٕ بِیاکھ ہمساے حظ چھُ اسہِ إں تٕس چھِ ونان مہدٕ جو تہٕ بِیاکھ ہمساے حظ چھُ اسہِ تِمن چھِ ونان إن یہِ ہسا رَحمان کاکٕنۍ بِیاکھ ہمساے حظ چھُ اسہِ تِمن چھِ اسہِ وَنان نقجؤن